اَکہِ دۄہ ہسا اوس اَسہِ پَژھٮ۪ن یُن مٔمی دوٚپ دوٚپُن مےٚ چھےٚ کٲم أکِس جایہِ تہٕ ییٖتِس کالَس رٔنۍزِ ژٕ کۄکُر مےٚ اوس نہٕ تگان رَنُن پنٛنہِ آے کیٚنہہ مےٚ اوس نہٕ أمۍ برٛونٛٹھ زانٛہہ ہَے روٚنمُت میٚز مےٚ کٔر خوشی وَلہٕ بہٕ تہِ رَنَے آز کۄکُرا بہٕ وٕچھے کیُتھ گژھِ آ بہٕ رَنہٕ کۄکُر دوٚپُن تگان چھِ یا مےٚ آ مےٚ چھِ تگا زبردس رَنُن دوٚپُن اَدٕ کیٛاہ تیٚلہِ رٔنۍزِ ژٕ آز کۄکُر مےٚ اوس نہٕ اَصٕل پٲٹھۍ پَتہ کہِ رَنُن کِتھ پٲٹھۍ چھِ مےٚ کوٚر اورُک یورُک تَتھ تہٕ روٚنُم تام آیہِ مٔمی پہر کھنٛڈ گٔژھِتھ اورٕ تہٕ مےٚ ووٚن مٔمی مما تہ یہِ وٕچھ یہِ چھا اَصٕل گوٚمُت سیُن یُتھُے مٔمی وُچھ اَتھ نوٗن یہِ چھِ وٕچھان اَتھ رَنگ اَتھ چھِ سفیٖد رَنگ کۄکرَس نوٗن چھُنہٕ کُنے مرژٕوانگُن چھِ اوٚڑ پیوٗنٛت ترٲوِتھ لیٚدٕر تہِ نہٕ خاص ترٛٲوِتھ مصال چھِنہٕ مےٚ اَتھ ترٛایمُتٕے مٔمی لٔج مےٚ ونٛنہِ یہِ چھا گُپنَن دیُن کِنہٕ یہِ چھِ اِنسانَن دیُن ہا مےٚ ژٕ کیاہ وَنان یہِ یہِ چھِ اِنسانَن خٲطرٕ ییٚکیٛاہ پَژھٮ۪ن چھُنہ یُن ہے دوٚپُن بَبا اگر یہِ تھاوُن آسہِ پَژھٮ۪ن برۄنٛہہ کَنہِ پٔژھۍ ژَلَن بَتہٕ کھٮ۪نَے کیٛازِ دوٚپُن ژےٚ چھی یُتھ روٚنمُت دوٚپُن یہِ ژھٕن ترٛٲیِتھ یِتھَے پٲٹھۍ ژٕ وُچھُن مول کوٚت گوٚے تٔمِس منٛگ بدل پونٛسہٕ أسۍ اَنو بدل کۄکُر یہِ گوٚو یِم پونٛسہٕ تہِ گٔے زایے تہٕ یہِ کۄکُر تہِ گوٚو زایہِ مےٚ گٔے ٹٮ۪نشَن مےٚ دوٚپ یہِ کیٛاہ گوٚو یہِ مےٚ کیٛازِ توٚگ نہٕ رَنُن یہِ اَصٕل چھِ گوٚمُت دوٚپُن ہے یہِ گوٚوا رَنُن اوٚتھ ہا چھِ ژھٕنان ترٲیِتھ مےٚ دوٚپ بہٕ کیٛاہ کَرٕ وۄنۍ گٔیہ مےٚ تہِ گٔے ٹٮ۪نشَن پنٛنہِ آیہِ مٔمی دوٚپ دوٚپُن پٔژھۍ آسَن پکان تہٕ وۄنۍ کا وۄنۍ کوتاہ اَن بدل کۄکُر پَتہٕ کیٛاہ کَرٕ بہٕ تَتھ پَتہٕ نِکراوَن پتہٕ کَرَن ہُہ یہِ تَتَھ لَگہِ واریاہ ٹایِم وۄنۍ کیٛاہ کَرٕ بہٕ ییٚمِس تہِ گٔے ٹٮ۪نشَن تہٕ وۄنۍ دوٚپ أمۍ دوٚپُن کَر ژٕ ژٕ ژھانٛڈُن مول مٲلِس کَر ژٕ آلَو تہٕ بہٕ منٛگہٕ تٔمِس پونٛسَے تہٕ وٕچھو کیٛاہ گژھِ آنو بَدلٕے کۄکُر مےٚ آو دٮ۪ماغس منٛز اَکھ سونٛچا یوٗٹیوٗبَس پٮ۪ٹھ چھِ ہاوان موبایِلَس پٮ۪ٹھ کہِ کِتھ پٲٹھۍ چھِ رَنُن آسان تہٕ مےٚ دوٚپ بہٕ وٕچھا تٔتھی پٮ۪ٹھ کِتھ پٲٹھۍ چھِ رَنُن پیٖنٛتہِ پیٖنٛتہِ تہٕ أتی رَنہٕ بہٕ تَمی آیہِ مےٚ دوٚپ مٔمی مما ژٕ دِ مےٚ اوٚڑ گٲنٛٹہٕ اَڑِ گَٲنٛٹہٕ بعد ای زے ژٕ تہٕ أتۍ وٕچھ زے ژٕ ییٚتٮ۪تھ آسہِ یہِ ٹھیٖک گوٚمُت دوٚپُن اَوَے وٕنیُک تامَتھ توٚگُے ژےٚ رَنُن تہٕ وۄنۍ رَنَکھ ژٕ وٕنۍ کی پَتھ کُن مےٚ بَس ژٕ دِ مےٚ خۄداے سٕندۍ پاسہٕ اوٚڑ گٲنٛٹہٕ اَڑِ گٲنٛٹہٕ بعد یی زے ژٕ اگر اَصٕل آسہِ گوٚمُت تہٕ گوٚو جان اگر نہٕ تہٕ ژٕ أنۍزے بدلٕے کۄکُر بہٕ گژھٕ پانَے دُکانَس پٮ۪ٹھ اَننہِ دوٚپُن اَدٕ کیٛاہ وۄنۍ چھَسَے بہٕ ژےٚ چانہِ موٗجوٗب دِوان یہِ اوٚڑ گٲنٹہٕ بہٕ تہِ وٕچھِ کیٛاہ کَرَکھ ژٕ دوٚپُن مگر اگر کَرُن چھی اَصٕل کٔرۍزے تِکیٛازِ پٔژھۍ چھِ ہورٕ پَکان دوٚپُن مگر ییٚلہِ نہٕ ژےٚ وٕنیُک تامَتھ توٚگٔے رَنُن ژٕ کِتھ پٲٹھۍ رَنَکھ مےٚ زے مےٚ آو اَکھ سونٛچا بہ وٕچھے موبایلَس پٮ۪ٹھ چھِ یوٗٹیوٗب بہٕ کھولَے سُے بہٕ وٕچھے تٔتھی پٮ۪ٹھ دوٚپُن اَدٕ کیٛاہ وۄنۍ ییٚلہِ ژٕ تَمہِ پٮ۪ٹھ وٕچھَکھ تہٕ اَدٕ کیٛاہ وُچھ بہٕ تہِ وٕچھِ کیٛاہ کَرَکھ ژٕ مےٚ کھول یوٗٹیوٗب دیُت مےٚ سٔرٕچ کہِ یہِ کۄکُر کِتھ پٲٹھۍ چھِ رَنُن کَشمیٖری وازٕ وانٕکۍ پٲٹھۍ اَتہِ درٛاو اَکھ چَنلا أمۍ اوس لیوٚکھمُت یہِ لوٚگ وَننہِ دوٚپُن تۄہہِ ہسا چھُو گۄڈٕ کۄکٕرَس بَہہ دیُن لیٚدرِ بَہہ پَتہٕ چھُس تَلُن مےٚ تہِ کوٚڑ یہِ کۄکُر ییٚمہِ آبہٕ منٛز یُس مےٚ یہِ روٚنمُت اوس کوٚڑ مےٚ یہِ کۄکُر نٮ۪برٕے چھوٚل مےٚ یہِ نَیہِ تہٕ ترٛوو مےٚ یہِ لیٚدرِ آبَس منٛز کھٲجِمَس گرٛٮ۪کھ اَتھ کھژٔ گرٛٮ۪کھ تہٕ ایٖتِس کالَس تھوٚو مےٚ گیسَس پٮ۪ٹھ تِلہٕ کَرٲے تام گوٚو ٹایمہٕ تہٕ آو تیٖل تہِ آو بگار تہٕ تھوٚو مےٚ یہِ کۄکُر توٚلُم پھَلہِ پھَلہِ اَتھٕ کَرایہِ منٛز یہِ ہسا گوٚو وَزُل گٔیَس بہٕ خۄش توتہِ دٮ۪ما یہِ دِلَس میلیٛاے خوشی ہِش کہِ نہ تھوڑا لوٚگ ٹھیٖک گژھِنہِ مَکلو مےٚ سورٕے کۄکُر تٔلِتھ تہٕ اَتہِ اوس وۄنۍ ہاوان یِمہٕ گَنٛڈٕ تہِ اَتھ سۭتۍ ترٛاوٕنۍ یُتھ یُتھ یہِ مَزٕ دار اَصٕل گژھِ کٔر مےٚ کٲم ترٛٲے مےٚ گَنٛڈٕ یِمہٕ وٲلۍ مےٚ ہیٚرِ گَنٛڈٕ نِکرٲیِم تہٕ تٔلِم یِم تہِ اَلَگٕے تہٕ ترٛٲیِم اَتھ مَرژٕوانٛگہٕ تٔلۍنِس پٮ۪ٹھ بیٚیہِ تھوڑا أڑۍ مصالہٕ یہِ بٔڈٕ عٲلۍ ترٛٲیمَس دالہٕ چیٖن ترٛٲیمَس سبٕز عٲلہٕ ترٲیِمَس تٔلۍنِسٕے پٮ۪ٹھ یِمَن گَنٛڈَن تام گٔے گَنٛڈٕ ترٛوومَکھ آبہ وابہ اُمَن لوٚگ تھوڑا پاک ہیوٗ تہٕ پھِرِم لیٚجہِ منٛز پٮ۪ٹھٕ ترٛوومَس کۄکُر تہِ منٛز یہِ ٲسۍ ہاوان یوٗٹیوٗب وٲلۍ کیٛاہ کیٛاہ چھُو تۄہہِ کَرُن تہٕ ووٚنُن یوٗٹیوٗب وٲلۍ ووٚن وٕچھو سٲری مصال آسان تراوٕنۍ ترٛوومَس دانہِ وَل ترٛوومَس سبٕز عٲلہٕ ترٛوومَس زیُر ترٛوومَس رۄنٛگ ترٛوومَس میتھ ترٲومَس بٲدِیان ترٛوومَس پھٔدنہٕ ترٛوومَس پرٛٮ۪تھ کانٛہہ مصال زٲژ ترٲومَس اَتے لٔگۍ مُشکِن اَدٕفر وَتھنہِ تام آیہِ تہٕ یہِ چھِ گرٛٮ۪کان سیُن ترٛوومَس تیٖلَس پٮ۪ٹھ مَرژٕوانٛگنا واتہِ تیٖل تہِ مرژٕوانگُن رلووُم تہٕ سُہ ترٛوومَس پَتہٕ گرٛٮ۪کہٕ وٕنۍ تَمہِ ساتہٕ چھِ اَصٕل گژھان یہِ لوٚگ زبردس گوٚو یہِ کَلَر تہِ تہٕ نوٗن تہِ وُچھمَس تہِ یہِ تہِ اوسوُ ٹھیٖک گوٚمُت تام آیہِ مٔمی أمۍ وُچھ وُزٕ منٛزٕے مُشُک دوٚپُن آ ہا مُشُک چھِ اَصٕل یِوان یہِ کیٛاہ چھَکھ ژٕ رَنان ووٚنمَس ییٚکیٛاہ یَس بہٕ وٕنۍ کۄکرٕے رَنان دوٚپُن پَزی ہا تۄگیا ژےٚ وٕ رَنُن دۄپمَس کیٛازِ مےٚ موبایِلَس پٮ۪ٹھ وُچھ یوٗٹیوٗب پٮ۪ٹھ اَتہِ وُچھُن تہٕ اَتہِ ٲس یہِ گوٚمُت زبردس تہٕ دوٚپُن شُکُر خۄدایَس کُن پونٛسہِ تہِ بچاے تہٕ کۄکُر تہِ بچاو تہٕ تام گٔے کٲم آے پَتہٕ پٔژھۍ ییٚلہِ پَتہٕ تِمَن کۄکُر تھوٚو برٛۄنٛہہ کَنہِ تِمَو دوٚپُکھ یہِ چھا وازَن روٚنمُت یُتھ اوس تَتھ مَزٕ گوٚمُت